ہیٚلو اَسلام علیکُم وعلیکُم سلام سلام علیکُم ٹھیٖک ٹھیٖک پٲٹھۍ اَوا ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ آ ؤنِو حظ کیٛاہ آ تۄہہِ کَریوا یِمَن سونٛتہٕ کالہٕ کُل پینٛٹ تہٕ تیٚمہِ پَتہٕ کَریوا ہَفتہٕ بعد سُپَر سِٹار اَچھا بیٚیہِ چھُوا آ کھاد واد چھُوا یِمَن ترٛاوان اَچھا ٹھیٖک تیٚلہِ کیٛازِ چھُ تۅہہِ یوٗتاہ یہِ اَچھا ٹھیٖک تُہۍ کٔرۍزیٚو وُنہِ چھِ اَتھ اَکُے علاج تُہۍ کٔرۍزیٚو اَتھ سہرُن مگر زیادٕ تہٕ تیز کٔرۍزیٚو نہٕ کیٚنٛہہ مٮ۪قدارسٕے منٛز کٔرۍزیٚو اَگر زیادٕ تیز کٔرِو تہٕ اَمہِ سۭتۍ چھِ گژھان اِنسانَن تہِ مُشکِل سُہ چھُ واریاہ نۄقصان گژھان اِنسانَس وۅنۍ کٔرۍزیٚو تیٛوٗتُے یوٗتاہ کُلٮ۪ن تہٕ فٲیدٕ اِیہِ تہٕ اِنسانَن تہِ گژھِ نہٕ نۄقصان گژھُن کیٚنٛہہ تیز أنۍزیٚو نہٕ زیادٕ کیٚنٛہہ اَہَن حظ آ سُہ ژَلہِ پَتہٕ تَمہِ سۭتۍ گژھِ نہٕ کیٚنٛہہ سورُے ژَلہِ تُہۍ أنۍزیٚو سُے تُہۍ ییٖزیٚو یوٗرۍ ییٚتہِ نیٖزیٚو پَتہٕ تہٕ پَتہٕ ترٛٲوِزیٚو آ بہٕ دِمہو تۄہہِ کَنٹٮ۪کٹہٕ نَمبَر تہٕ تُہۍ ییٖزیٚو ییٚتی وۅنۍ کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ کَرو پَتہٕ ییٖزیٚو تُہۍ یوٗرۍ ؤلِو ٹھیٖک چھُ ؤلِو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ بِہِو وعلیکُم اسلام